السلامُ علیکُم وعلیکُم السَلام چھُو حظ ٹھیٖک ٹھیٖک ٹھیٖک

ٹھیٖکہٕ تُہۍ ؤنۍتو گۄڈٕ اَکھ کَتھ ییٚلہِ تۄہہِ یِم لٲگۍوُنا سی ز سی ٹی وی کیمرا یُس تَمہِ گٲنٛٹہِ تَتھ مٮ۪کنِک اوس نا سۭتۍ تٔمۍ گٲنٛٹہِ مان ژٕ ییٚلہِ تٔمۍ تِم لٲگۍ نا گۄڈٕنٮ۪تھ ٲسۍ نہٕ تِم اَصٕل پٲٹھۍ فَنگشَن کَران کِنہٕ گۄڈٕٕنٮ۪تھٕے ٲس تِمَن پرٛابلِم

اۭں چلو کیٚنٛہہ نہٕ حظ چھُنہٕ پرواے اَسہِ چھُ ییٚتہِ مٮ۪کنِک اَکھ وٕنۍکٮ۪ن اٮ۪ویلبٕل نا تہٕ ییٚتہِ چھُ اَسہِ وٕنۍکٮ۪ن آلرٮ۪ڈی کَسٹَمَرَن دۄن ژورَن ہٕنٛز کالہٕ چھےٚ اَسہِ آمژٕ تِمَن چھُ اَسہِ ڈیٹ دیُتمُت أسۍ کَر یِمو کیٛاہ یِمو اور وٕنۍکٮ۪ن چھُ وۄنۍ اَسہِ مٮ۪کنِک اَکھ اٮ۪ویلیبٕل مگر اَسہِ چھِ آلرٮ۪ڈی ییٚتِنَس کَسٹَمَر زٕ ژور یِم چھِ یِمنٕے دِوان ٹرٛاے یِہنٛدۍ یِمو چھِ أنۍمٕتۍ کیٚنٛہہ سی سی ٹی وی کیمرا تہٕ بیٚیہِ ٲسۍ یِمَن ڈِسپٕٕلے یَس پٮ۪ٹھ چھُنا گَژھان یہِ تہٕ یِم چھِ تِمَے سنٛبالان تہٕ یِمَن لَگہِ وٕنۍکٮ۪ن ٹایِم مگر توٚتامَتھ یوٚتامَتھ تِم اور واتن توٚتامَتھ آسہِ سُہ پُل بنٛد گوٚمُت چھُنا تہٕ وۄنۍ ٹھیٖک

کِہیٖنۍ چھُنہٕ پرواے اٮ۪کچُؤلی یِم اَسہِ أنۍمٕتۍ چھِ نا اَسہِ تہِ چھِ یِمَن آسان کَمپٔنی ہِنٛدۍ طرفہٕ گیرَنٹی یا اَڑٮ۪ن چھِ ویرَنٹی آسان تہٕ أسۍ وٕچھو تُہُنٛد تۄہہِ کُس ہیوٗ پرٛوڈَکٹ چھُو نیُمُت تَتھ چھا گیرَنٹی چھا ویرَنٹی چھا أسۍ وٕچھو اٮ۪کاڈِنٛگلی تہٕ بیٚیہِ گۄڈٕنٮ۪تھ دی تِمَن مٮ۪کنِک ضٔروٗری نظر سُہ وٕچھِ یہِ کیٛاہ چھُ وٕنۍکٮ۪ن بہٕ یِم ہا پانہٕ تہِ بہٕ ہٮ۪کہٕ بہٕ ہٮ۪کہٕ نہٕ پانہٕ اَمہِ موٗجوٗب یِتھ کیٚنٛہہ اٮ۪کچُؤلی چھُ یہِ مےٚ چھِ تھوڑا پرٛابلِمٕے پہمَتھ تہِ کیٛازِ تہٕ مےٚ چھُ آلرٮ۪ڈی کَسٹَمَرَن ہٕنٛز واریاہ یہِ بیٖڑ ییٚتہِ واریاہ زیادٕ تہٕ وۄنۍ چھِ اَسہِ أسۍ چھِ زٕ ترٛےٚ مٮ۪کنِک ییٚتہِ آسان تہٕ وۄنۍ یُس اَتہِ فِرٛی آسہِ اٮ۪ویلیبٕل آسہِ تہٕ وٕنۍکٮ۪ن یی وٕنۍکٮ۪ن چھِ لَگ بَگ مُشکِل وٕنۍکٮ۪ن چھُنہٕ پاسِبٕل کیٚنٛہہ اور یُن اَلبتہ صُبحَس ٹھیٖک

چلو ٹھیٖک چھُ ٹھیٖک چلو شُکرِیہ شُکرِیہ اَدٕ حظ چلو اَدٕ کیٛاہ چلو ٹھیک چھُ اَدٕ حظ چلو ٹھیٖک چھُ ٹھیٖک چھُ اَدٕ حظ چلو اَدٕ کیٛاہ السلامُ علیکُم